میانہِ زندگی منٛز چھَس بہٕ ساروٕے کھۄتہٕ زیادٕ ترجیح دِوان ساروٕے کھۄتہٕ زیادٕ اِمپاٹیٚنٕس دِوان پننہِ فیملی کیازکہِ سٲنۍ فیملی چھِ مطلب تِم چھِ اسہِ ٹرٛیٖٹ کَران ایز اےٚ بوٗسٹَر مطلب پَننہِ فیملی سۭتۍ ٹایم سپیٚنٛڈ کَرنہٕ سۭتۍ چھِ اسہِ سیٚلٕف کانفِڈیٚنٕس میلان سٲنۍ فیملی چھِ اسہِ مطلب مَدد کَران ہَر کُنہِ مُشکِلات منٛز نیٚبَر نیرنَس منٛز فیملی چھِ اسہِ سَپوٗرٹ کَران پَننہِ مطلب ٲں ییٚلہِ اسہِ کُنہِ ساتہٕ ٹیٚنشَن چھُ آسان ڈِپرٛیٚسٕڈ چھِ آسان پَتہٕ اگر أسۍ کیٚنٛہہ ٹایِم چھِ پننہِ فیملی سۭتٮۍ سپیٚنٛڈ کَران یُس تہِ سٹرٛیٚس چھُ آسان ڈِپرٛیٚشَن چھُ آسان سُہ چھُ دوٗر گَژھان یۄس میٲنۍ فیملی چھِ تِم چھِ مےٚ ٹرٛیٖٹ کران ایز اےٛ فرٛیٚنڈ دوستہٕ سٕندۍ پٲٹھۍ چھِ مےٚ تِم ٹرٛیٖٹ کران اس لیے چھَس بہٕ ہیٚکان تِمن سۭتۍ ہر کانٛہہ پرٛابلِم ہر کانٛہہ مُشکِلات شیَر کٔرِتھ مےٚ چھَنہٕ کٕہٲنۍ تہِ پرٛابلِم گژھان تِمن سۭتۍ کٕہٲنۍ تہِ ہِچکِچاہٹ گژھان تِمن سۭتۍ پَنٕنۍ پرٛابلِم شِیَر کرنَس چاہے مطلب ہر کانٛہہ خوشی چھَس بہٕ تِمَن سۭتۍ شیَر کَران ہر کانٛہہ غم چھَس بہٕ تِمَن سۭتۍ شِیَر کَران مطلب اگر مُشکِلات آسہِ تِم چھِ مےٚ تورٕ سُلیوٗشَن تَتھ وَنان اَمہِ سۭتۍ مطلب اَمہِ مُشکِلات منٛز کِتھ کٲٹھۍ ہیٚکو أسۍ نیٚبَر نیٖرِتھ مطلب کانٛہہ خوشی آسہِ تِم چھِ مطلب مےٚ سۭتۍ سۭتۍ شِیَر کَران مےٚ اَمہِ لِحاظ چھَس بہٕ وَنان مطلب اَمہِ لحاظ چھَس بہٕ تِمَن زیادٕ ترجیح دِوان بیٚیہِ اَمہِ علاوٕ چھِ واریاہ زیادٕ کیٚنٛہہ آسان مطلب واریاہ زیادٕ کِردار کَران یِم پٕلے سانہِ لایفہِ منٛز أہَم رول کَران ادا سانہِ لایفہِ منٛز مطلب سانٮ۪ن پیرَنٹَن ہیٚو چھُنہٕ کٕہٲنۍ تہِ آسان